اَلسَلامُ علیکُم بہٕ چھُس سُہیل خان بہٕ چھُس ضلع کپوارا روزان مےٚ ٲس مَستٕچۍ واریاہ زیادٕ تَنٛگی مےٚ اوس مَس ژَلان نیٖرِتھ تہٕ وۄنۍ اوس واریاہ کَم مَس روٗدمُت مےٚ کٔر واریاہ علاج مَستَس مَگر سورٕے روٗد ناکام مےٚ کَرے واریاہ دوا اِستعمال مَگر مےٚ آو نہٕ کانٛہہ فٲیدٕ شَمپوٗ تیٖل تہٕ بیٚیہِ باقٕے اَدوِیات مَگر تِمو سۭتۍ گوٚو مےٚ بیٚیہِ نۄقصان مَستَس تَمہِ پَتہٕ ووٚن مےٚ أکۍ دوستَن زِ یہِ زِ یم کَمپنی وٲلۍ چھِ واریاہ اصٕل پٲٹھۍ علاج کران یِمَن ہُنٛد دوا چھُ اَتھ تَکلیٖفَس وٲتۍ وُن ٲخر کار سوٗنچ مےٚ وَلہٕ ییٚلہِ مےٚ یوٗتاہ علاج کوٚر وَلہٕ تَتہِ کرٕ بہٕ یَتھ پٮ۪ٹھ تہِ آزمٲیِش ہوسَکتا کیٚنٛہہ فرق ما گژھہِ تَمہِ پَتہٕ مَنٛگوو مےٚ ییٚمہِ مَستُک پرٛوڈَکٹہٕ تہٕ لوٚگُس بہٕ إم اِستعمال کرنہِ یِم پرٛوڈَکٹہٕ ٲسۍ منٲسب قٕمتَس پٮ۪ٹھ دستیاب تہٕ یِم ٲسۍ قدرتی جٔڈِی بوٗٹی سۭتۍ بَناونہٕ آمٕتۍ اِستعمال کرنٕکۍ اَکہِ ہَفتہٕ بعد باسیٛو مےٚ زِ مَس نیرُن لوٚگ کَم گژھنہِ دوٚیمہِ ہَفتہٕ پٮ۪ٹھ لوٚگ مَس گَننہِ یہِ وُچھِتھ گوس بہٕ واریاہ خۄش آز وٲتۍ مےٚ ژور ریٚتھ یِم پرٛوڈَکٹہٕ اِستعمال کران تہٕ مےٚ گٔے واریاہ فرق تہٕ مَس تہِ لوٚگ بیٚیہِ گَننہِ بیٚیہِ گوٚو مضبوٗط تہِ أمۍ پرٛوڈَکٹَن کوٚرنَس بہٕ مُطمیٖن تہٕ وۄنۍ چھِ میٛٲنۍ گھرِکۍ باقٕے کیٚنٛہہ فرد تہِ یِم اِستعمال کران بیٚیہِ باقٕے رِشتہٕ دار تہِ چھِ اَمہِ پرٛوڈکٹہٕ سۭتۍ واریاہ خۄش تُہنٛد یہِ پرٛوڈَکٹہٕ چھُ واریاہ اصٕل تہٕ بیٚیہِ چھُ باقٕے خراب اَثراتو نِش تہِ بٔچِتھ أمۍ پرٛوڈَکٹَن دِژ میٛٲنِس مَستَس اکھ نٔو زِندگی تہٕ بیٚیہِ واتنووُن باقٕے اِستعمال کرَن والیٚن فٲیدٕ بہٕ چھُس واریاہ خۄش زِ مےٚ کوٚر اَتھ پٮ۪ٹھ بھروسہٕ تہٕ میٛون مَس گوٚو بیٚیہِ اَکہِ پھرِ ٹھیٖک تُہۍ روٗزیو یِتھٔے کٔنۍ پَنٕنۍ کٲم کران تہٕ لوٗکَن فٲیدٕ واتناوان